بہٕ چھُس یژھان واریاہن چیٖزن مُتعلق زانُن یتھ منٛز زن کہِ بوٚڑ اکھ چیٖز چھُ انسانس مُتعلق چھُس بہٕ یژھان پوٗرٕ پوٗرٕ زانُن اور بیٛاکھ انمِلزن مُتعلق أسۍ تہِ چھِ جانورن مُتعلق اور بیٛاکھ یُس زن چھُ کُلٮ۪ن مُتعلق چھُس بہٕ یژھان پوٗرٕ زانُن اور بیٚیہِ تہِ چھُس بہٕ واریاہن چیٖزن مُتعلق یژھان زانُن یِمن منٛز چھُ پالتھیٖن یُس یہِ یُس زن کہِ پالتھیٖن چھُ یہِ کتھ پٲٹھۍ مۄکلہِ یہِ کِتھ پٲٹھۍ گژھِ ختٕم یہِ کِتھ پٲٹھۍ ہیٚکہٕ ہون أسۍ یہِ کِتھ پٲٹھۍ ہیٚکہٕ ہون أسۍ ختٕم کٔرتھ مگر یہِ گژھِ نہٕ اسہِ کانٛہہ تہِ کانٛہہ تہِ کانٛہہ تہِ ہُہ ہُہ واتناوُن زریر واتناوُن کینٛہہ نہ سٲنِس ماحولس پوٗرٕ نہ سٲنِس زندگی یہِ تہِ چھُس بہٕ یژھان زانکٲری حٲصل اتھ مُتعلق زانکٲری حٲصِل کٔرتھ یژھان